ہیٚلو اَسلامُ علیکُم اَہَن حظ ٹھیٖک تُہۍ چھُو حظ یہِ گۅنٛگ وۅنٛگ سیفران چھُو حظ تُہۍ کٕنان اَسہِ حظ اوس یَتھ خٲطرٕ دُکانَس خٲطرٕ حظ اوس یہِ کۅنٛگ ضروٗرت اَسہِ سیفران اَسہِ بَنیٛا تۄہہِ نِش صاف حظ گژھِ آسُن اَدٕ حظ ٹھیٖک حظ تر تُہۍ چھِو نا دُکان دارَن ترٛاوان یہِ اَدٕ حظ ٹھیٖک حظ چھِ اَدٕ حظ اَدٕ حظ أسۍ حظ یِمَو تیٚلہِ اَدٕ حظ سلام علیکُم